اَلسَلامُ علیکم ورحمتہ اللہ وبرکاتہ یہِ ٲں ییٚتہِ چھِ کٲشِرۍ لوٗکھ یِم چھِ سیٚلِبرٛیٹ کران کانٛہہ اِویٚنٹ اکے اوترٕ اوس ییٚتیٚن فاینل جے کے پی ایٚلُک سُہ تہِ کوٚرُکھ سیٚلِبرٛیٹ اِکووٹٔے لگ بھگ ٲسۍ ہتھ زٕ ہکھ زٕ ہتھ لوٗکھ زٕ ہتھ نہٕ کیٚنٛہہ لگ بھگ ٲسۍ دَہ وُہ ساس لوٗکھ ٲسۍ لگ بھگ اتیٚتھ ٲں تِمو کوٚر سیٚلِبرٛیٹ ییٚلہِ فاینَل زیٛون سِمٹیک ٲں سٹارٕز سٹارزَن فاینَل زیٛون تِمو تِمو کوٚر سیٚلِبرٛیٹ ٲں یہِ فاینَل زیننُک مین آف دَ میچ آو رام دیال ٲں یتھٔے کٔنۍ تِمو کوٚر اکووٹٔے سیٚلِبرٛیٹ ساروٕے ییٚتہِ چھُ ٲں ییٚلہِ کانٛہہ تہِ اویٚنٛٹ گژھہِ تِم چھِ کران سٲری اکووٹٔے سیٚلِبرٛیٹ اصٕل پٲٹھۍ چھِ کران سیٚلبٛریٹ بیٚیہِ کٲشِر لنٛگویج تھٲیو اصٕل کٲشِر لنٛگویج مہٕ کرِو اورٕ یور کیٚنٛہہ بھایا یِم یہِ چھُو پنٕنۍ لنٛگویج کشیٖرِ ہنٛز لنٛگویج اَتھ مہٕ کرِو کہیٖنۍ یِم کورِ چھِ زیادٕ تر کران یہِ ٲں کیٛاہ چھِ اَتھ ونان اردو لنٛگویج یوٗز تِم مہٕ ٲں کرِو اردو لنٛگویج کہیٖنۍ کٲشِر لنٛگویج بچٲیو یہِ چھِ کلچر یہِ چھِ اسہِ کلچر لنٛگویج اَتھ سۭتۍ مہٕ کرِو کھِلواڑ کہیٖنۍ یہِ چھِ ٲں پنٕنۍ لنٛگویج اسہِ اَتھ سۭتۍ مہٕ کرِو تُہۍ کہیٖنۍ یہِ مطلب زِ مطلب یہِ ٲں یہِ چھِ اسہِ مَدَر ٹنٛگ مَدَر ٹنٛگ سۭتۍ اگر ییٚلہِ أسۍ یہِ کرو تیٚلہِ بچوٚو نہٕ کہیٖنۍ یِم چھِ کورِ أزچہِ کران زیادٕ انٛگلِش ہوٗ آر یوٗ ہَو آر یوٗ مطلب یہِ مہٕ آسِو کران سیٛود آسِو ونان ٹھیٖک چھُو کٕم چھُو تُہۍ کتہٕ پٮ۪ٹھ چھُو یتھٔے پٲٹھۍ آسِو کران کٲشِرۍ پٲٹھۍ کَتھ ٲں مطلب یہِ یہِ مہٕ آسِو تُہۍ ونان یہِ ہُو چھُ لوٚوَر کلاس ہایَر کلاس سارنٕے سۭتۍ آسِو کران اصٕل پٲٹھۍ کَتھ ٲں بیٚیہِ کشیٗرِ منٛز چھِ واریاہ پرٛابلِم أسۍ فیس کران زِ ییٚتہٕ چھَنہٕ سوموٗ فیسَلٹی کہیٖنۍ ہۄ فیسلٹی چھَنہٕ کہیٖنۍ ییٚتہِ چھِ اسہِ سوموٗ وٲلۍ ٲں أڑۍ تِم چھِنہٕ کٲشِرۍ أڑۍ سوموٗ وٲلۍ چھِنہٕ کٲشِرۍ تہِ کہیٖنۍ بچٲرۍ تِم چھِ بہٲرۍ آچھا ییٚتہِ نیٛو اسہِ کشیٖرِ والیٚن چھَنہٕ اڑیٚن نوکری تہِ بچاریٚن کہیٖنۍ تِمن دیو بچاریٚن نوکری یہِ چھُو کشیٖر اسہِ پنٕنۍ یہِ مہٕ دیو اورٕکیٚن یورٕکیٚن کیٚنٛہہ اَتہِ چھِ نیٚبرٕ پٮ۪ٹھ یوان لوٗکھ کار کرنہِ یِمن مہٕ دیو کار وار کرنہٕ ییٚتہِ کہیٖنۍ بیٚیہِ ٲں یِم ییٚتہِ چھُ گژھان کانٛہہ اویٚنٛٹ چھُ گژھان ییٚتہِ سُہ چھُ یوان سیٚلِبرٛیٹ کرنہٕ اصٕل پٲٹھۍ کشیٖرۍ ہنٛدیٚن لوٗکن تھرٛو تِم چھِ اِکووٹٔے رَلِتھ کران کٲم پتہٕ چھِ کران یہِ اویٚنٛٹ اویٚنٛٹٕس چھِ کران سیلِبرٛیٹ پتہٕ اصٕل پٲٹھۍ ٲں اوترٕ اوٚتانۍ ووٚن مےٚ اوترٕ اوس ییٚتیٚن فاینَل جے کے پی ایٚلَس سُہ چلیٛوو ریٚتَس ریٚتَس آس منیجمیٚنٛٹ تتہِ کشیٖرِ ہنٛزٕے اصٕل بیٚیہِ ٲں تِمو کوٚر تتہِ مینیج اصٕل پٲٹھۍ ٲں یہِ مطلب اصٕل پٲٹھۍ کوٚر تِمو مینیج یہِ ٲں تِمو کوٚر ٲں تِمو کوٚر اصٕل پٲٹھۍ مینیج یہِ بیٚیہِ فاینَل زیٛوٗن سِمٹیک تتہِ ٲسۍ واریاہ ٹیم سِمٹیک سٹار ٲسۍ گُڈوِل ٲسۍ ٲں گُڈوِل کٕلب ٲسۍ سُلطان ووریِر یہِ بُرزٕہامہ ٲسۍ ٲں بِرٛج بٕلاسٹٲرٕز بُرزٕہامہ ٲسۍ بیٚیہِ ٲسۍ کیٛاہ چھُ اَتھ ناو بِرٛج بٕلاسٹٲرٕز بُرزٕہامہ بیٚیہِ ٲسۍ بیٚیہِ کٕم ٲسۍ ڈوڈہ سٹارٕز ٲسۍ ریٚڈ الیٚوَن اوس واریاہ ٹیم ٲسۍ اَتھ منٛز مگر فاینَل یِمن قٕسمَتس اوس سُہ اوس سِمٹیک ٲں سِٹارٕز تِمو تِمو ہور نہٕ کہٲنۍ میچ ٲں تِمو زیٛوٗن ہر کاںٛہہ میچ زیٖنۍ تِمو فاینَل واینَل زیٛوٗن تِمو اصٕل پٲٹھۍ تِمو کٔرۍ اصٕل پٲٹھۍ سیٚلِبرٛے ٲں سیٚلِبرٛیٹ کوٚر تِمو اصٕل پٲٹھۍ میٛون وننُک مطلب اوس یُتُے زِ سیٚلِبرٛیٹ کرِو اصٕل پٲٹھۍ بیٚیہِ مَدر ٹنٛگ چھِ کشیٖرۍ ہنٛز اَتھ مہٕ اَتھ سۭتۍ مہِ کرِو کہیٖنۍ نہٕ یہِ تھٲیو مَدر ٹنٛگ چھِ تہٕ یہِ تھٔیو مَدر ٹنٛگٕے اَتھ مہِ کٔرِو زیادٕ یہِ کہیٖنۍ تہِ ٲں بیٚیہِ یِم کورِ چھِ زیادٕ یِم کران اردو چھِ کران انٛگلِش چھِ کران ٲں زیادٕ مہٕ کٔرِو اردو انٛگلش کہیٖنۍ ٲں فوکَس کٔرِو کشیٖرۍ ہنٛدۍ لنٛگویج پٮ۪ٹھٕے پنٕنۍ مدر ٹنٛگہِ پٮ۪ٹھ یۄس اسہِ بوٛارٕن ییٚتہِ أسۍ بوٛارٕن چھِ گٔمٕتۍ ییٚتہِ أسۍ زامٕتۍ چھِ تٔتھۍ پٮ۪ٹھ کٔرِو فوکَس زیادٕ ییٚتھ مہٕ کٔرِو یہِ کہیٖنۍ کیٛازِ مطلب تُہۍ چھُو کران یہِ انٛگلِش پٲٹھۍ وُنہِ چھِ آسان زیٚنٔے تُہۍ چھُو ہیٚچھناوان شُریٚن انٛگلش انٛگلش چھُو ہیٚچھناوان شریٚن اردو چھُو ہیٚچھناوان شُریٚن یہِ مہٕ کٔرِو کہیٖنۍ کیٛاہ چھُ اَتھ ناو تُہۍ کٔرِو بیسٕے تھٲیو تُہۍ کٲشُر تہنٛدۍ شُرۍ کران پتہٕ پانٔے کٲشُر میٛون مطلب میٛون وننُک مطلب چھُ یہِ یہِ کٲشِر لنٛگویج تھٲیو ییٚتہِ اصٕل پٲٹھۍ بیٚیہِ یِم اویٚنٛٹ چھِ تِم کٔرِو مِل جُل کے کٔرِو تِم تِم سیٚلِبرٛیٹ ٲں تَتھ مہٕ کٔرِو اورٕ یور کہیٖنۍ اصٕل پٲٹھۍ کٔرِو تِم سیٚلِبرٛیٹ تُہۍ اصٕل پٲٹھۍ کٔرِو تُہۍ سیٚلِبرٛیٹ تِم اویٚنٛٹ بیٚیہِ میٛانہِ وننُک مطلب چھُ ٲں کشیٖرِ منٛز چھِ واریاہ واریاہ چھِ جایہِ ییٚتہِ خٲلی اردووٕے یوت چھِ کران تہِ مہِ کٔرِو زیادٕ اردو مہٕ کٔرِو وۄنۍ ییٚتہِ کہیٖنۍ کیٛازِ اسہِ چھِ مَدر ٹنٛگ کٲشُر تُہۍ کٔرِو کٲشُر کٲشُر تُہۍ کٔرِو مَدر ٹنٛگ چھُ اسہِ کٲشُر تُہۍ کٔرِو کٲشُر ٲں مَدر ٹنٛگ بچہِ اسہِ نَہ تہٕ چھُ یہِ نَہ چھُ یہِ دۄہ کھۄتہٕ دۄہ چھِ واہ سٲری چھِ لگ بھگ کران دۄہ کھۄتہٕ دۄہ اردو پتہٕ ییٚلہِ ٲں ساری کران اردو مَدر ٹنٛگ گژھہِ اسہِ ختٕم ٲں یِتھ کٔنۍ ٲں ییٚتہِ چھِ انٛڈیا ہس منٛز چھِ ییٚتہِ واریاہ سٹیٹ ییٚتہِ زیادٕ انٛگلشٕے چھِ کران تتِچۍ مَدرٹنٛگ تہِ گٔے ختٕم مگر أسۍ دمو نہٕ پننہِ کشیٖرِ سۭتۍ یہِ گژھنہٕ کہیٖنۍ تُہۍ کٔرِو کٲشُر مَدر ٹنٛگ مہٕ کٔرِو ختٕم ییٚتہِ کہیٖنۍ ٲں یہوے چھُ ٲں یہوے اوس یہِ ازیٛک یہِ کیٛاہ چھِ اَتھ ناو بیٚیہِ مہٕ کٔرِو تُہۍ زیادٕ یِم کہیٖنۍ بیٚیہِ یِم سیٚلِبرٛیٹ چھِ گژھان اویٚنٛٹ یِمن منٛز گژھِو تتہِ تہِ ٲں ہٲیو پٔرفارمیٚنٕس ییٚتہِ تہِ ہٲیو تِمن منٛز تِم کٔرِو سیٚلِبرٛیٹ اصٕل پٲٹھۍ کٔرِو تُہۍ سیٚلِبرٛیٹ تِم بیٚیہِ دیو کٲشر کشیٖرِ ہنٛدیٚن پٕلیرَن تتہِ زیادٕ چانٕس اورٕکیٚن پٕلیرَن مہٕ دیو چانٕس کیٚنٛہہ کیٛازِ کشیٖرِ ہنٛدۍ پٕلیر یِم چھِ مطلب کشیٖرِ منٛز چھُ ٹیلیٚنٛٹ دیو زیادٕ کشیٖرِ ہنٛدیٚن کشیٖرِکیٚن ہنٛدنٕے پٕلیرَن یہِ ٲں چانٕس زیادٕ مہٕ دیو نیٚبرِمیٚن چانٕس کیٚنٛہہ أکہِ اوترٕ اوس ییٚتہِ جے کے پی ایٚل ٹورنامیٚنٛٹ تتہِ ٲسۍ تتہِ ٲسۍ کشیٖرۍ ہنٛدۍ کھۄتہٕ زیادٕ ٲسۍ تتہِ نیٚبرِمٕے گنٛدان اکہِ ٲسۍ کیٛاہ چھِ اَتھ ونان سِمٹیک سٹار یمو فاینَل زیٛوٗن تتہِ ٲسۍ ٲں پٕلیر ٲسۍ ٲں کاہ کاہو نَہ پٕلیر ٲسۍ پنٛداہ پنٛداہو منٛز ٲسۍ کاہ ٲسۍ نیٚبرِم ژور پٕلیر ٲسۍ ٲں یِم کٲشِرۍ کران کیٛاہ یِم اکہِ واریاہ تتہِ ٲسۍ واریاہ ٲں نیٚبرِم گنٚدان اورٕ واریاہ واریاہ زیادٕ ٲسۍ تتہِ نیٚبرِم گنٚدان کیٛازِ یہِ مطلب ییٚتہِ چھِ کشیٖرِ ہنٛدۍ واریاہ چھِ ییٚتہِ سٹار کشیٖرِ ہنٛدۍ تِمن چھِنہٕ یِم دوان چانٕس کہیٖنۍ یِم چھِ انان نیٚبرِمیٚن پٕلیرَن تِمن چھِ یِم دوان چانٕس تہٕ یِتھ کٔنۍ پکہِ پکہِ نہٕ کشیٖرِ ہنٛد ٹیلیٚنٛٹ برٛوٚنٛہہ کہیٖنۍ ٲں بیٚیہِ ٲں کٔریٛو اویٚنٛٹ کٔرِو سُہ کٔرِو کٲشِرۍ پٲٹھی بیٚیہِ یِم سکوٗلَن منٛز چھِ یِم زیادٕ ونان ڈسپٕلن تھٔیو اردو کٔرِو ٲں تتہِ تہِ تِمن تہِ ؤنِو ٲں اسہِ چھِ مَدرٹنٛگ کشمیٖری أسی ہیٚکو نہٕ اردو کٔرِتھ کیٚنٛہہ أسۍ کرو کشمیٖری ٲں یہوے ٲس أزِچۍ کَتھ تۄہہِ سۭتۍ تہٕ ٲں تھٲیو وۄنۍ یِژٕے ٲس کَتھ بہِو